علیکُم اے تُہۍ چھُو حظ لون دِ یہِ فرٛوٗٹ سٮ۪لَر کۄلگامہِ پٮ۪ٹھ منٛڈی پٮ۪ٹھ زاکِر صٲب چھُو حظ تُہی اے تُہۍ ؤنۍتو مےٚ مےٚ حظ ٲسۍ ژوٗنٛٹۍ گرِ تہٕ تُہۍ ؤنۍتو بہٕ کوٚت بہٕ اَنکھا یِم اور کِنہٕ تُہۍ چھُو ییٚتی ییٚتی پٮ۪ٹھ تُلِو تُہۍ یِم اچھا ٹھیٖک تُہۍ ؤنۍتو حظ تہٕ مےٚ ؤنۍتو یہِ ریٹھاہ ویٹھاہ کیٛاہ چھِ آز اَسہِ حظ چھِ ڈٮ۪لِشَس تہِ تہِ اَچھا ریٹ چھےٚ کَمٕے اورٕ آز اَچھا ٹھیٖک ٹھیٖک ٹھیٖک نہ حظ پَرُس تہِ اَنے اَسہِ تۄہی نِش تُہٕنٛدۍ سی فَرَس پٮ۪ٹھ اَنے پَرُس کۄلگومٕے اوٗرۍ أسۍ چھِ تۄہی نِش اَنان بیٚیہِ کُلوٗ کُلوَس کیٛاہ چھِ ریٹ کُلوَس کُلوَس چھےٚ کمٕے ریٹ یُس یہِ یُس یہِ بیٚیہِ آسہِ ہاے ڈٮ۪نسِٹی ہِنٛز پیٹہِ کینٛہہ تِمَن کیٛاہ ریٹھاہ گژھِ اَچھا ٹھیٖک تُہۍ ؤنۍتو اَتھ منٛز چھُوا تُہۍ کٔمِشَن پَنُن چھُوا تُہۍ أتھۍ منٛز تُلان کِنہٕ اَتھ چھُو تۄہہِ الگ یہِ ژوٗنٛٹھ ژوٗنٛٹۍ کوٚت چھُو تُہۍ سوزان پتہٕ ییٚتہِ حظ وۄنۍ جان ریٹ یی آگرہ حظ آگرہ چھِ ریٹ اَصٕل یِوان چلو ٹھیٖک حظ چھِ اَسہِ حظ چھِ یِم پیٹہِ ہَتھ ڈۄڈ ہَتھ چھِ اَسہِ ژٕ اگر اگر ییٚتی پٮ۪ٹھ تُلِو اَسہِ تہِ اَسہِ تہِ بچہِ ہہ خرچہِ تھوڑا چلو ٹھیٖک حظ چھُ بہٕ کرو تۄہہِ اٮ۪ڈرَس حظ سینٛڈ تہٕ یا وَنو بہٕ یِتھَے پٲٹھۍ اگر مےٚ ہُہ یہِ مشورٕ ٹھیٖک چھا وۄنۍ کٔرۍزیو ریٹ تھوڑا جلدی پہن تہٕ بیٚیہِ دیٖزیو پونسہٕ پونٛسہٕ کٔہہِ کٔژِ دۄہہِ چھُ یِوان پتہٕ ٲٹھِ دۄہہِ حظ جلدی پہن کٔرۍزیو تَتھٕ مجبوٗری چلو ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ چلو السلامُ علیکُم أسۍ کرہو تۄہہِ تَمہِ ساتہٕ حظ کال تہِ تہٕ ٹھیٖک چھا چلو السلامُ